وٕنکین چھُ شُپیَنَس منٛز لُکو یُس زَن تِمَن کیٚریَر پَنُن چھُ بَنومُت سُہ چھُ الگ الگ رَنگَس منٛز برونٛٹھ کالہِ تَتہِ خٲلی زٔمیٖندٲری یوت کَران مگر وٕنکین چھُ بَدلیومُت وٕنکین چھُ باقٕیَن چیٖزَن کُن تہِ مثلن وٕنکیٚن چھِ مُلازمت کَران گورمنٹ مُلازمَت چھِ کَران پرٛیویٹ مُلازمَت چھِ کَران یا پَنٕنۍ چھِ کینٛہہ چھِ بِزنِس کوٚرمُت خَلقَو سِٹاٹ پَنُن بِزنٮِس کاروبار چھِ کَرَان تِجارَت چھِ کَرَان تہٕ دُکاندٲری چھِ کَرَان باقٕے چیٖز چھِ کَرَان تہٕ اِتھَے پٲٹھۍ چھِ زٔمیٖندٲری چھِ وٕنۍ أڑۍ کَران یِم زَن ژوٗنٛٹھۍ کار ہاٹی کَلچَرَس سۭتۍ چھِ کَران واریاہ خلق اَکثر بیشر خلق چھِ شُپینَس منٛز أتھۍ سۭتۍ وابستہٕ ہاٹی کَلچَرَس سۭتۍ کینٛہہ چھِ کَرَان یَتھ سۭتۍ ٹرانسپوٹس سۭتۍ چھِ خلق کَرَان یا ایٚگرِکَلچَرَس سۭتۍ چھِ کَرَان یہِ بیٚیہِ یِمَن سبزِیَن وَبزِیَن سۭتۍ چھِ کَرَان مٮ۪وَن سۭتۍ چھِ کَرَان لگ بگ چھِ اِتھَے پٲٹھۍ تَتہِ سٲری وٕنکٮ۪ن کَرَان پَنٕنۍ زِندگٲنی پکناوان رۄپیہِ دَہ چھِ یِتھَے پٲٹھۍ کَماون یِمَے یِمَے کیٚنہہ چھِ یِم کامہِ یِم زَن لُکھ تَتہِ کَرَان چھِ